ہیٚلو السلامُ علیکُم تُہۍ چھِو حظ ٹھیٖک اصٕل پٲٹھۍ آ گَرِ چھِوا سٲرے ٹھیٖک آ ٹھیٖک اصٕل پٲٹھۍ وۄنۍ ٲوٕ حظ پہچان بہٕ چھَسے نِگہت بَنڈپورِ پٮ۪ٹھ چھَس بہٕ آ اوے ژےٚ کریماے مےٚ اوترٕ فون دپیٚوماے یہِ تراو گاڈٕ کِلوٗ تراو تَتہِ اچھا اچھا

اچھا اچھا آزٕ چھِ تۄہہِ چھو پاے بہٕ ٲسٕس پیاران واریاہَس کالَس توٚتانۍ روٚن نہٕ مےٚ سینُے کِہیٖنۍ بہٕ ٲسٕس ژیر تام پیاران مےٚ دوٚپ نہ سُہ سُہ مہ اَنہِ وٕنۍ تہٕ سُہ مہ اَنہِ وٕنۍ تہٕ پَتہ لَگان تِمن ٹایم پٹھراونَس تہٕ بہٕ کَرٕ أتے سیُن تیار مگر تُہۍ آیوٕے نہٕ پَتہٕ بہٕ ٲسٕس پیاران پَتہٕ اوس نہٕ تۄہہِ فون تہِ لَگان تمہِ دۄہ

اچھا اچھا اچھا اچھا مےٚ مےٚ اوس گَژھُن بہٕ چھَس ونکیٚس یور بازَر مےٚ چھ انن سیُن اَسہِ اَسہِ یُن پَژھیٚن چھُ تہٕ وۄنۍ تراوہَکھ تَتہِ گاڈٕ زِٕ کِلوٗ ٲسِم ضرورت یے بَلایہِ ہے لَگے تَتے چھُ مےٚ تھومُت لۄکُٹ بوے تتے کٕہٕنۍ اَسہِ اَسے پَژھیٚن یُن

کینٛہہ کر کٲنٛسہِ کر فون مےٚ تراو تَتہِ گاڈس زٕ کلوٗ مےٚ چھُ یُن پَژھیٚن تور پَتہٕ تمن مَنٛز چھِ اکھ مےٚ چھِ ماس تٔمس چھِ ہش سۭتۍ بیٚیہِ چھَس ہیٚہَر بب سۭتۍ تٔمۍ سٕنٛز ہش تہٕ چھِنہٕ کھیٚوان ہُم ہے کھیٚوان ماز مگر تٔمۍ سٕنٛز ہش نہ کھیٚوان ماز کِہیٖنۍ سُہ وَنان ییٚلہِ سُہ یور یی گَژھان چھُ فون ہاے ہاے ہے مگر مےٚ مےٚ اوس تیٖژ ٹٮ۪نشَن مےٚ دوٚپ نہ مےٚ چھ کہ مےٚ ٲسۍ تیٖژ کٲم مےٚ کوٚر ونکیٚس فون کینٛہہ کر تَتہِ تراو سۄ مہ چھِ کھیٚوان یہ تمہ سٕنٛز ہش سۄ نہٕ کھیٚوان یِم کِہیٖنۍ سُہ دَپان یہِ مےٚ گٔے غَلطی مےٚ آسہِ ہے فون کوٚرمُت سُلے مگر یہِ سُہ نہٕ کھیٚوان یہِ کِہیٖنۍ وۄنۍ گَژھیٚم گند تمۍ کوٚرُم مےٚ کالے فون دوٚپُن یہِ مےٚ گوٚو مٔشدٕے شَہَمتَس چھُ نہ مےٚ مٔشدٕے گَژھان بہٕ کرہے ژےٚ کالے فون یہِ گاڈٕ زٕ کلوٗ ترٲزِ تَتہِ سُہ نہٕ کھیٚوان کِہیٖنۍ تٔمس ووٚن مےٚ کالہ دوٚپمَس یہِ وَلہ بہٕ کَرٕ کینٛہہ بہٕ اَنے ژےٚ خٲطر یہِ سُہ نہٕ کھیٚوان یہِ کینٛہہ ییٚلہِ سُہ یور یی ییٚلہِ سُہ یور یی سُہ چھ مےٚ فون کران گۄڈٕ مےٚ تھٲیزِ گاڈٕ مگر بَلاے لگے زُو وندے کینٛہہ کر تَتہِ تھاو یہِ ہۄ چھے نٔے بیاکھ ہہ ہہُ بیاکھ چھے نہ ژےٚ سۭتۍ کھَسان بازَر حنیٖف آ تٔمسے تٔمس چھا گاڈٕ آسان ژٕ سوز اچھا اچھا یہِ مگر مگر ضرور بلاے لگے مےٚ چھم تِم یہِ اگر پٹھرٲیِتھ سوزہَکھ کٲنٛسہِ اتھ یوتاہ ٹایم یِیہِ اچھا مےٚ اوس پٹھرٲیِتھ سُہ چھا پٹھراوان اچھا تۄہہِ چھوا بیٚیہِ چھِوا ٹھیٖک گَرِ اصٕل پٲٹھۍ اَوے ٹھیٖک اصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ آ سٲری ٹھیٖک آز چھَکھ یور کھَسان بازَر اچھا اچھا اگر سُلہ آسہے مےٚ فون کوٚرمُت ژٕ تھاوہَکھ پانے ادٕ کیاہ ادٕ کیاہ ژٕ آسہَکھ ادٕ کیاہ بیٚیہِ چھُ نہٕ مےٚ آے یِوان کِہیٖنۍ کٲنٛسہِ ہٕنٛدۍ اتھٕ بہٕ چھَس نہٕ بیٚیہِ کٲنٛسے رَٹان ژےٚ بَغٲر بہٕ چھَس نہٕ کٲنٛسے رَٹان ژےٚ وۄنۍ پاے چھے ادٕ کیاہ ضُروٗر کٔرزیٚس پَتہٕ ہیٚزِنہ ژٕ پونٛسَن ہٕنٛز کٕہٕنۍ ٹٮ۪نشَن بہٕ تراوے ژےٚ پَتہٕ بہٕ دِمے ژےٚ پَتہٕ پونٛسہٕ ادٕ کیاہ ادٕ کیاہ ادٕ کیاہ ٹھیٖک چھُ زٕ کِلوٗ ترٲیٚزِ مگر برابر ویٚچھِ ویٚچھِ ہُم نہٕ کینٛہہ لۄکچہِ ادٕ کیاہ بیٚہہ خۄدایس حَوال